اسلام وعلیکُم ٹھیٖک چھِ حظ صحت چھِ حظ ٹھیٖک سوپور کیٛاہ حظ کَران آہَن حظ آ سکوٗلسٕے پیٚٹھ کِہیٖنٛۍ نہٕ بَچہٕ حظ چھِنہٕ پران کِہیٖنٛۍ کیٛازِ حظ رِیان چھُ یِوان پَرنہِ

سۄ چھَنہٕ مانٲنی ہوم ؤرٕک چھِ أسۍ دِوان أسۍ مَگر ہوم ؤرٕک تہِ چھُنہِ سُہ کَران کِہیٖنٛۍ مگر توتہِ گژھِ نہٕ سُہ تھوڑا بہت وَنُن زانٛہہ چھُنہٕ تُہۍ سکوٗلَس پیٚٹھ تہِ نَظر دِوان کِہیٖنٛۍ بَچہٕ کیٛاہ چھِ کَران یِم بَچہِ چھِ سکوٗل نیران پَتہٕ گَژھِ نہٕ حظ وُچھُن یہِ چھا سکوٗل یِوان نہ چھا یِوان کوٚت چھِ گَژھان یہِ دۅہَس اَز ہے چھُ آمُت مطلب اَز آو سُہ ہفتہٕ بعد آہَن حظ مےٚ حظ وُچھے تُہنٛد اوترٕ ٹیسٹ یو وَن ٹیسٹ اوس چَلان بہٕ اوسُس وُچھان یہِ چھُ مطلب سکوٗل چھُ یِوان مٔنٛزۍ مٔنٛزۍ مگر پَران چھُنہٕ خاص کِہیٖنٛۍ تَوَجہ چھُنہٕ دِوان کِہیٖنٛۍ تَمیُک مطلب اَتھ مُتعلق گَرِ تہِ گَژھِ نا تھوڑا بہت گایڈنس گَژھٕنۍ آ سُہ روزِ بہتر أمِس خٲطرٕ اگر یہِ گَژھِ نہٕ ژور ؤری پَتہٕ کوچِنگ کَرنہِ سُہ روزِ ٹھیٖک بیٚیہِ کَتہِ چھُس بہٕ آسان بٕے گَرٕ کُنہِ کامہِ آسان ژور بَجے پَتہٕ بٕے چھُس تھاوان خیال میٲنۍ میٛٲنۍ کٲم گٔے پَرناوٕنۍ دۄہَس بہٕ چھُس دۅہَس پَرناوان پَتہٕ ژیٖر گَرِ اَگر تھوڑا بہت تُہۍ نطر دِیِو ؤنِو کِتاب کُھلاوِو تیٚلہِ گژھِ کیٚنٛہہ آہَن حظ سُہ روزِ ٹھیٖک اگر تُہۍ أمِس کٔرنٲوِ نا ایٚکیٛاہ میڈم چھُ تۄہہِ بۅن کَنہِ روزان اگر تٔمِس تہِ ؤنِو تُہۍ سُہ پَرنایہِ نَتہٕ وُچھِو بیٚیہِ کانٛہہ ٹیٖچَر أسۍ ما چھِ أمی خٲطرٕ مطلب تنخواہ نِوان أسۍ کیٛازِ تھاوَو نہٕ خیال أسۍ چھِ پَرناوان تُہۍ تہِ ٲسِو گَرِ نَطر تھاوان اصٕل پٲٹھۍ مطلب بَچہِ کوٛت چھِ گَژھان کٕمَن سۭتۍ چھِ پھیران مطلب کیٛاہ حالات چھِ اَز چھُ تۄہہِ پَتاہ مطلب کٕم حالات چھِ چَلان چلو باقٕے چھُ حظ ٹھیٖکٕے ٹھیٖک حظ چھِ ادٕ کیٛاہ اسلام وعلیکُم